اگر کانٛہہ بَچہِ چھُ یَژھان نیٚبرٕ پَرُن تٔمِس ٲں سُہ کِتھ کٔنۍ کَرِ ایٚنٹر کِتھ کٔنۍ ایٚنٹرٛی کِتھ کٔنۍ نِی سُہ نیٚبرِمیٚن ٲں سکوٗلَن منٛز کالجَن منٛز اِوٕن اگر کانٛہہ بَچہِ فاریٚنَس منٛز تہِ یَژھان چھُ پَرُن آز کرٕ بہٕ اَتھ متعلق کَتھ ٲں گۄڈٕنِچی کَتھ چھِ کہِ اگر کانٛہہ بَچہِ نیٚبرٕ چھُ یَژھان پَرُن تَتہِ چھُ لَگان واریاہ خرچہٕ گۄڈٕنیٚتھ چھُ تٔمِس گۄڈٕنیٚتھ گۄڈٕنیٚتھ اوٗس تٔمِس سونٛچُن تَمہِ وِزِ کہِ مطلب سُہ ہیٚکیاہ سُہ ایٚفٲرڈ کٔرِتھ کنہٕ نہٕ مگر وۄنۍ چھُ وُنکٮ۪ن واریاہ سکالرشِپ پرٛوگرامٕز چھِ ییٚمہِ تھرٛوٗ سُہ یِم چیٖز سٲری چیٖز ہیٚکہِ اصٕل پٲٹھۍ کٔرِتھ مطلب سُہ ہیٚکہِ پَڑھٲے تَتہِ کٔرِتھ اصٕل پٲٹھۍ تہٕ تہِ ریٚہن سیٚہن چھُ تٔمِس خٲلی پَنُن کَرُن باقٕے ٲں سُکالَرشِپ میلہِ تٔمِس پَرنَس منٛز یِم تٔمِس باقٕے تَتہِ ٲں یہِ تہِ پَرنَس منٛز تٔمِس ضروٗرَت آسہِ سُہ میلہِ تٔمِس سورُے تورے تہٕ ٲں بیٚیہِ چھُ بیٚاکھ چیٖز تٔمِس چھِ اِمِگرٛیشَن تہِ ضروٗری کَرٕنۍ ییٚتہِ پٮ۪ٹھہٕ بیٚیہِ ٲں مطلب تٔمہِ وِزِ چھُ تٔمِس تہِ سورُے سُہ ٲں مٲنۍ تو تُہۍ اَکہِ حِسابہٕ سُہ ایٚن او سی ٲں اَنٕنۍ تہٕ سُہ سورُے چھُ تٔمِس پوٗرٕ کَرُن ٲں بیٚیہِ سٹوٗڈنٛٹ ویٖزا تہِ چھُ میلان ٲں یہِ ویٖزا چھُ واریاہ درٛوگ گژھان مگر سٹوٗڈَنٛٹ ویٖزا چھُ میلان تَمہِ ذٔریعہٕ چھِ گژھان کٲم تَمہِ ذٔریعہٕ چھِ سٹوٗڈَنٹٕس ہیٚکان گٔژھِتھ تِمَن چھُ اَکھ الگ اَکھ ویٖزا میلان سُہ چھُنہٕ سُہ ویٖزا چھُنہٕ کیٛاہ چھِ اَتھ وَنان سُہ چھُنہٕ ہُہ ٲں ویٖزا کیٚنٛہہ یُس نارمَل اگر کانٛہہ اِنسان ییٚتہِ پٮ۪ٹھ نیٚبَر چھُ یَژھان گژھُن تٔمِس چھُنہٕ سُہ یہِ چھُ اَکھ اَلَگ اَکھ ویٖزا میلان ٹھیٖک چھا تہٕ بیٚیہِ ییٖژاہ ہان ہیٚکہٕ بہٕ ؤنِتھ کہِ اگر کٲنٛسہِ اِنسانَس نیٚبرٕ پَرُن آسہِ سُہ ہیٚکہِ تٔمِس ہیٚکَن ڈِفرَیٚنٚٹ ٹایپٕس آف سکالَرشپٕس مِلِتھ